ہیٚلو وعلیکُم سلام کرٛال وٲلۍ أسۍ چھِ بانہٕ وانہٕ بَناوان اَہَن حظ آ اَچھا کَترِیو بانہٕ چھُو تۄہہِ ضروٗرت تۄہہِ کیٛاہ چھُ ضروٗرت اَچھا ڈُل حظ کیٚنٛہہ نہَ حظ چھُنہٕ کیٚنٛہہ نہَ حظ چھُنہٕ أسۍ حظ واتو صُبَحس اَپٲرۍ أسۍ ترٛاوو یِم کَترِیو بانہٕ اَدٕ حظ اَدٕ حظ